یۄس وٕنۍکٮ۪س میٛٲنۍ سونٛچ چھِ اَن اٮ۪مپٕلایمٮ۪نٛٹ یۄس وٕنۍکٮ۪س زیادٕ چھِ کٔشیٖرِ منٛز اَگرَے وٕچھو أسۍ کٔشیٖرِ منٛز چھِ سا باقِیو سٕٹیٹو کھۄتہٕ زیادٕ اَن اٮ۪مپٕلایمٮ۪نٛٹ تَتھ چھُ وَجہ ییٚتہِ چھُنہٕ سانہِ کٔشیٖرِ منٛز پرٛیوٮ۪ٹ سٮ۪کٹَر تیوٗتاہ ڈٮ۪ولَپمٮ۪نٛٹ چھِنہٕ تیٖتیٛاہ پرٛیوٮ۪ٹ سٮ۪کٹَر یوٗتاہ باقِیَن سٕٹیٹَن منٛز چھُ کٔشیٖرِ منٛز چھُ گورمٮ۪نٛٹ جاب تہِ چھُ تِم تہِ چھِ واریاہ کَم پرٛیوٮ۪ٹ سٮ۪کٹَر تہِ چھُ واریاہ کَم تَمہِ کِنہِ چھُ کٔشیٖرِ منٛز زیادٕ اَن اٮ۪مپٕلایمٮ۪نٛٹ باقِیو سٕٹیٹو کھۄت تہٕ گورمٮ۪نٛٹ تِمَن تہِ پَزِ تِمَن تہِ پَزِ کیٚنٛہہ سٕٹٮ۪پ تُلٕنۍ ییٚمۍ کِنہِ تِم جاب ہیٚکَن پرٛووایِڈ کٔرِتھ یُس وٕنۍکٮ۪س پَڑھا لِکھا اِنسان چھُ تِمَن ہیٚکَن تِم جاب پرٛووایِڈ کٔرِتھ نَیہِ اِنوٮ۪سمٮ۪نٛٹ پَزن تِمَن کَرنہِ نٔے پرٛوجَکٹ پَزن کھولٕنۍ یا پرٛیوٹ سٮ۪کٹَر پَزِ ڈٮ۪ولَپ کَرُن ییٚمۍ کِنہِ یُس یہِ اَن اٮ۪مپٕلایمٮ۪نٛٹ چھُ وٕنۍکٮ۪س سُہ گژھِ کَم تہٕ یُس بیٚیہِ میٛٲنۍ سونٛچ چھِ اَن اٮ۪مپٕلایمٮ۪نٛٹٕچ چاہے کٔشیٖرِ ہِنٛز کَتھ کَرو یا باقٕے سٕٹیٹَن ہِنٛز کَتھ کَرو گۄڈٕنٮ۪تھ اَگرَے أسۍ کٔشیٖرِ ہِنٛز کَتھ کَرو کٔشیٖرِ منٛز چھُ ساروی کھۄتہٕ یُس بٔڑ پرٛابلِم چھِ سُہ چھِ یہِ ہَرٕ کانٛہہ لٔڑکہٕ چاہے لٔڑکہٕ چھُ چاہے زَنان موٚنٛڈ چھِ یِم چھِ خٲلی وٕنۍکٮ۪س گورمٮ۪نٛٹ جابَس پَتہٕ ہَرٕ کانٛہہ چھُ یَژھان بہٕ گوٚژھُس گورمٮ۪نٛٹ جاب کَرُن مےٚ گٔژھ گورمٮ۪نٛٹ جاب لَگٕنۍ اور یہِ چھِ ساروی کھۄتہٕ بوٚڑ وَجہ تہٕ ساروی کھۄتہٕ بوٚڑ وَجہ چھُ یِہوٚے کہِ اَن اٮ۪مپٕلایمٮ۪نٛٹٕے چھِ زیادٕ تہٕ اَگرَے اَکھ اِنسان اَکھ پَڑھا لِکھا اِنسان کٲم کَرِ سُہ ہیٚکہِ پَنُن تہِ کیٚنٛہہ سِٹاٹ کٔرِتھ لۄکُٹ مۄکُٹ بِزنِس مگر سِٹاٹ چھِنہٕ کَران کٕہۭنۍ نہِ تَمہِ کِنہِ چھِ پرٛابلِم گژھان اَتھ تہٕ اَمہِ کِنہِ اَگَرَے اَکھٕ کانٛہہ تہِ بِزنِس سِٹاٹ یی کَرنہٕ زیٖرو پٮ۪ٹھ سِٹاٹ یی کَرنہٕ سُہ ہیٚکہِ پَنُن روزگار تہِ پَکنٲیِتھ تہٕ بیٚیہِ ہیٚکہِ سُہ باقِیَن تہِ جاب پرٛووایِڈ کٔرِتھ تہٕ یہِ پَزِ اَسہِ یہِ سونٛچُن وٕنۍکٮ۪س اَسہِ کیٛاہ گژھِ ٹھیٖک أسۍ کِتھ پٲٹھۍ پَکو برٛونٛٹھ یہِ پَزِ ہَرٕ أکِس اِنسانَس سونٛچُن تہٕ وٕنۍکٮ۪س وٕچھو گورمٮ۪نٛٹ تہِ چھُ دِوان واریاہ سِکیٖم ہَرٕ کٲنٛسہِ اِنسانَس چھُ سِکیٖم دِوان چاہے کٔشیٖرِ منٛز چاہے نٮ۪برٕ ہَرٕ کانٛہہ گورمٮ۪نٛٹ چھُ سِکیٖمٕز دِوان مگر أسۍ چھِنہٕ ہٮ۪کان تِمون ہُنٛد فٲیدٕ تہٕ تُلِتھ تِکیٛازِ اَسہِ چھِ ہا اَکٕے چیٖز دٮ۪ماغَس منٛز سُہ چھُ یہِ اَسہِ گٔژھ گورمٮ۪نٛٹ نوکری آسٕنۍ گورمٮ۪نٛٹ نوکری وَرٲے ہٮ۪کو نہٕ أسۍ کِہیٖنۍ کٔرِتھ تہٕ بیٚیہِ تہِ چھُے یہِ اَکھ چیٖز یُس اٮ۪جُکیشَن سٮ۪کٹَر چھُ تَتھ منٛز تہِ چھُ یی پرٛابلِم اَسہِ چھُ آسان گۄڈٕنٮ۪تھٕے دٮ۪ماغَس منٛز اَسہِ چھُ گورمٮ۪نٛٹ نوکری کَرٕنۍ اَسہِ چھِ نوکری کَرٕنۍ تِکیٛازِ تَمہِ سۭتۍ چھُ اَسہِ یہِ دٮ۪ماغَس منٛز اَکھ چیٖز ڈٮ۪ولَپمٮ۪نٛٹ ڈٮ۪ولَپ گَژھان اَسہِ چھُنہٕ بیٚیہِ دٮ۪ماغَس منٛز اَمہِ وَرٲے تہِ یِوان باقٕے کٕہۭنۍ تہِ چیٖز ییٚمۍ کِنہِ اَن اٮ۪مپٕلایمٮ۪نٛٹٕے چھُ زیادٕ گژھان ہہ کانٛہہ تہِ اِنسان چھُنہٕ پَنُن کانٛہہ تہِ سِٹاٹ اَپ یَژھان کَرُن کِہیٖنۍ نَے یا تہِ چھُ تَتھ کیٚنٛہہ پرٛابلِم یا چھُنہٕ سُہ مایِنٛڈ سٮ۪ٹ کِہیٖنۍ آسان یا اَگرَے کَرِ تہِ ییٚژھِ تہِ کانٛہہ تٔمِس چھُنہٕ پونٛسہٕ تہِ آسان یا پٔتۍ کِنۍ چھُنہٕ سَپوٹ آسان تہٕ یِم پرٛابلِم چھِ گژھان اَگرَے وٕچھو کیٚنٛہہ کٮ۪ٹٮ۪گریٖز یِم وٕنۍکٮ۪س اَسہِ مطلب اٮ۪کسپوز چھِ کَرٕنۍ کٔشیٖرِ منٛز اَگرَے وٕچھو ٹوٗرِزِم ٹوٗرِزِم چھُ واریاہ سُہ اَصٕل سٮ۪کٹَر یَتھ منٛز جاب ہیٚکَن ٲسِتھ تِکیٛازِ واریاہ لُکھ چھِ کٔشیٖر یِوان چاہے سُہ پَتہٕ پَنُن کیٚنٛہہ ٹرٛاولِنٛگ اٮ۪جَنسی ہیٚکہِ سِٹاٹ کٔرِتھ چاہے سُہ پَتہٕ کیٚنٛہہ رٮ۪نٹَس پٮ۪ٹھ کانٛہہ کٲم ہیٚکہِ کٔرِتھ ییٚمۍ کِنہِ سُہ پَنُن روزگار ہیٚکہِ پَکنٲیِتھ تہٕ گورمٮ۪نٛٹَس تہِ پَزِ یہِ کٲم کَرٕنۍ تِمَن پَزِ یہِ وٕچھُن اَسہِ یُس یوٗتھ چھُ وٕنۍکٮ۪س سُہ چھُ وٕنۍکٮ۪س اَن اٮ۪مپٕلایمٮ۪نٛٹُک شِکار تہٕ تِمَن خٲطرٕ کیٛاہ گژھِ ٹھیٖک کَم چیٖز پَزن اَسہِ تِم کَرٕنۍ یا کَم سٕٹٮ۪پ پَزن اَسہِ تُلٕنۍ ییٚمۍ کِنہِ اَسہِ اٮ۪مپٕلایمٮ۪نٛٹ اَن اٮ۪مپٕلایمٮ۪نٛٹ چھِ سُہ گژھِ کَم پرٛیوٹ سٮ۪کٹَر گژھِ پَزِ ڈٮ۪ولَپ کَرُن خاص کَر کہِ کٔشیٖرِ منٛز یُس پرٛیوَٹ سٮ۪کٹَر چھُ سُہ چھُ واریاہ پَتھ پرٛیوٮ۪ٹ سٮ۪کٹَر چھُ واریاہ پَتھ ییٚتہِ چھُنہٕ کانٛہہ تِژھ پرٛوٮ۪ٹ اِنڈَسٹرٛی تژھِ پرٛوٮ۪ٹ کَمپٔنی یَتھ منٛز اَکھ اَن پَڑھا لِکھا اِنسان ہیٚکہِ ہہ پَنُن روزگار کَمٲیِتھ باقِیو سٕٹیٹو منٛز اَگرَے وٕچھو پرٛیوٮ۪ٹ سٮ۪کٹَر چھُ واریاہ اَصٕل ڈٮ۪ولَپ چھُ اَصٕل تہٕ تَمہِ کِنہِ چھِ اَکھٕ پَڑھا لِکھا اِنسان پَنُن روزگار ہٮ۪کان کَمٲیِتھ مگر یہِ چیٖز چھُنہٕ سانہِ کٔشیٖرِ منٛز کِہیٖنۍ نہٕ سانہِ کٔشیٖرِ منٛز چھُنہٕ وٕنِس تام تِس پرٛیوٮ۪ٹ کَمپَنِیَہ کانٛہہ یَتھ منٛز لُکھ یا لُکَس دَہ ساس یا پانٛژھ ساس ہیٚکہِ ہٮ۪ن پَنُن روزگار کَمٲیِتھ یِم چیٖز چھِ اَسہِ ضٔروٗری وٕچھِنۍ سانہِ خٲطرٕ کیٛاہ گژھِ ٹھیٖک پنٛنہِ خٲطرٕ گَرِکٮ۪ن خٲطرٕ ییٚلہِ اَکھ اِنسان یِم چیٖز سونٛچہِ سُہ ہیٚکہِ پَتہٕ پَنُن روزگار تہِ کَمٲیِتھ پَنُن فیملی تہِ ہیٚکہِ ہا سۄ پَکنٲیِتھ تہٕ ییٚلہِ زیادٕ زیادٕ سِٹاٹ اَپَس کُن اِنسان گژھِ اَمہِ سۭتۍ کیٛاہ گژھِ اَکھ ہیٚکہِ سُہ پَنُن روزگار تہِ اَصٕل پٲٹھۍ کَمٲیِتھ بیٚیہِ ہیٚکہِ سُہ باقِیَن تہِ بیٚیہِ دَہَن نَفرَن تہِ روزگار دِتھ تہٕ بیٚیہِ ہیٚکہِ سُہ فیملی تہِ سَپوٹ کٔرِتھ بیٚیہِ ساروی کھۄتہٕ بوٚڑ چیٖز یُس اِکونامی چھِ سٕٹیٹ ہِنٛز یا کوٚنٹرٛی ہِنٛز سُہ تہِ تَتھ منٛز تہِ کَرِ سُہ کونٹرٛبیوٗٹ تہٕ میٛٲنۍ سونٛچ یِہوٚے نوکری پَتہٕ پَتہٕ تہِ گژھِ نہٕ زیادٕ پھیرُن ہاں اَگر آسہِ تہِ آسہِ اٮ۪ولیبٕل کَرٕنۍ گژھِ اَگر نَے اٮ۪ولیبٕل گژھِ یا اٮ۪ولیبٕل آسہِ نہٕ تیٚلہِ پَزِ اَسہِ پَنُن روزگارُک یُس چھُ سُہ پَزِ اَسہِ پَنُن پان پانَے سونٛچُن اَسہِ کوٚت چھُ کیٛاہ چھُ کَرُن کوٚت چھُ اَسہِ گژھُن سانہِ خٲطرٕ کیٛاہ گژھِ ٹھیٖک یہِ پَزِ اَسہِ پانہٕ سونٛچُن تہٕ گورمٮ۪نٛٹ تہِ چھُنہٕ نہ تِم تہٕ ہیٚکہِ نہٕ تیوٗتاہ ہیٚکن نہٕ تِم تہٕ کٔرِتھ کِہیٖنۍ تہٕ تہٕ تِم لاگَن سارنی نوکری یہِ تہِ چھُ اِمپاسِبٕل تہٕ مگر کیٚنٛہہ سٮ۪کٹَر چھِ تِم تہِ یَتھ منٛز وٕنۍکٮ۪س جاب اٮ۪ولیبٕل تہِ چھِ چاہے سُہ پرٛیوٮ۪ٹ چھُ پَتہٕ چاہے سُہ بیٚیہِ تہِ کیٚنٛہہ چھُ چاہے سُہ نٮ۪بَر چھُ مگر خٲلی چھِ اَسہِ اَکھ پرٛابلِم سُہ چھِ یہِ اَسہِ گٔژھ خٲلی گورمٮ۪نٛٹ جاب آسٕنۍ اَکھ اِنسان چھُنہٕ گَرِ نٮ۪بَر ہٮ۪کان نیرٕتھ کیٚنٛہہ سُہ گژھِ ہا بیٚیِس جایہِ پَنُن روزگار کَماونہِ تِکیٛازِ ییٚلہِ نہٕ اِنسان گَرِ نیرِ گَرِ بِہِتھ چھُنہٕ کانٛہہ تہِ چیٖز تیُتھ گژھان ییٚمۍ سۭتۍ أسۍ کانٛہہ کٲم ہٮ۪کو کٔرِتھ اَسہِ چھِ گَرِ ضٔروٗری نٮ۪بَر نیرُن تہٕ اَمہِ کِنہِ چھِ یِم پرٛابلِم أسۍ گژھان یُس اَن اٮ۪مپٕلایمٮ۪نٛٹ چھُ سُہ چھُ سانہِ کٔشیٖرِ منٛز زیادٕ تہٕ مےٚ ووٚن گۄڈٕنٮ۪تھٕے یِم کٮ۪ٹَگٔریٖز چھِ ٹوٗرِزِم چھُ یا باقٕے پرٛیوٮ۪ٹ سٮ۪کٹَر چھُ چاہے کیٚنٛہہ سِوَل سٔروِسٕز چھِ تیٚلہِ چھُ اَسہِ اَصۭل پٲٹھۍ پَرُن اَگر أسۍ سِوَل سٔروِسٕز خٲطرٕ تہِ تیٲری کَرو تیٚلہِ چھِ اَسہِ تِتھَے پٲٹھۍ پَرُن اَسہِ خٲطرٕ گَژھِ تیٚلہِ سُہ ٹھیٖک أسۍ ہٮ۪کو تیٚلہِ اَصٕل پٲٹھۍ اٮ۪کزام کالِفَے کٔرِتھ گورمٮ۪نٛٹَس تہِ پَزِ سہوٗلِیَت فرٲم کَرٕنۍ یِم تہِ وٕنۍکٮ۪س یوٗتھ چھُ تِمَن پَزَن تِمَن کیٚنٛہہ سِکیٖم بیٚیہِ تہِ پرٛووایِڈ کَرٕنۍ ییٚمۍ کِنہِ تِم پَنُن روزگار ہیٚکَن بیٚیہِ کَمٲیِتھ تِم ہیٚکَن بیٚیہِ تہِ پَنٕنۍ زندگی برٛونٛٹھ کُن پَکنٲیِتھ تِکیٛازِ اَن اٮ۪مپٕلایمٮ۪نٛٹ یُس چھِ اَمہِ کِنہِ چھےٚ گژھان واریاہ پرٛابلِم لُکھ چھِ ڈِپرٛٮ۪شنَس منٛز گژھان لُکھ چھِ پَتہٕ ڈرٛگسَس کُن تہِ لَگان لُکھ چھِ پَتہٕ غلط کٲم تہِ کَران تہٕ یہِ چھِ پَتہٕ واریاہَن چیٖزَن ہِنٛز وَجوٗہات بَنان یُس اَن اٮ۪مپٕلایمٮ۪نٛٹ چھُ